اسَلامُ علیکُم اَسہِ حٕظ اوس آرڈَر کوٚرمُت تہٕ شَمپوٗ تہٕ شَمپو ہَسا اوس واریاہ بہترین یِتھُے اَسہِ سُہ گۄڈنِکِس ٹایمَس یوٗز کوٚر تہٕ یُس ہَسا پروڈَکٹ ڈیٚلِوری ٲس سۄ ہَسا ٲس واریاہ فاسٹ وِدِن فِو مَطلَب وِدِن کینٛہہ ڈیز ہَسا گوٚو آرڈَر سون ڈیٚلِوَر تہٕ بیٚیہِ یُس پیکِنٛگ ٲس آرڈرٕچ سۄ ہَسا ٲس واریاہ اصل یُس آرڈَر باے اوس ڈیٚلِوری باے اوس سُہ تہِ ہَسا اوس واریاہ بہترین اِنسان تہٕ یُس پروڈَکٹ اوس گۄڈنِکٮ۪ن ہَفتَس ہَسا باسیٚو مےٚ پروڈَکٹ واریاہ زیادٕ اصل تھوڑا بہت اوس مےٚ ہیر فال گَژھان سُہ گٔیے رِڈیوٗس تہٕ بیٚیہِ یُس سَمِل وَمِل ٲس نہٕ تِژھ کِہیٖنۍ سَمِل وَمِل ٲس نہٕ پروڈَکٹَس تِژھ کِہیٖنۍ تہٕ شاینی اوس سُہ مَس تھاوان دۄہَس تیٖل تہِ اوس نہٕ پیٚوان مَتھُن کِہیٖنۍ اووَرآل شَمپوٗ ہَسا اوس اصل یُتھ مےٚ گۄڈنِکِس ہَفتَس یوٗز کوٚر